اَگر أسۍ کَتھ کَرو سکوٗل ٹرپ یِم یِم ییٚمہِ ساتہٕ تہِ أسۍ چھِ وَنان ایکسرشن چھِ وَنان أسۍ تَتھ ییٚلہِ أسۍ سکوٗلس سۭتۍ گژھان چھِ تہٕ أسۍ چھِ گٔمٕتۍ واریاہَن جاین یَتھ منٛز پہلگام چھُ یِوان یَتھ منٛز گُلمَرٕگ چھُ یِوان یَتھ منٛز سۄن مرگ چھُ یِوان یَتھ منٛز کۄکرناگ چھُ یِوان ویرناگ چھُ یِوان اَچھِ بل چھُ یوان یِم چھِ کیٚنٛہہ پَلیسٕز کٔشیٖر منٛز یِم واریاہ زیادٕ خوٗبصوٗرَت چھِ یور واریاہ ٹوٗرِسٹہٕ تہِ چھِ گژھان یا لوکَل یِم آسَن سکوٗل لڑکہٕ آسَن یا ایکسکرشن آسہِ گژھُن پِکنِک آسہِ گژھُن یا ٹرپ آسہِ سکوٗل ٹرپ تہٕ أسۍ چھِ گژھان یِمنے جایَن یِم واریاہ زیادٕ فیمَس چھِ سانہِ کٔشیٖر منٛز اَگر أسۍ کَتھ کَرو یِمو منٛز چھُس بہٕ آلموسٹ پریٚتھ کُنہِ جایہِ گوٚمُت پہلگام تہِ چھُس بہٕ گوٚمُت کۄکرناگ ویرناگ اَچھِ ول تہِ چھِ أسۍ گٔمٕتۍ تہٕ اَمہِ علاوٕ اَگر أسۍ کَتھ کَرو گُلمرٕگ تہِ چھِ أسۍ گٔمٕتۍ تہٕ اَگر أسۍ کَتھ کَرو میٚموری ہٕنٛز تہٕ ساروی کھوتہٕ کانٛہہ بہترٮ۪ن میٚموری اَگر أسۍ کَتھ کَرو سۄ چھےٚ گُلمرگہِ ہِنٛز تِکیٚازِ گُلمرگہِ منٛز چھُ فیمس ورلڈ فیمَس گنٛڈولا تہٕ یَتھ منٛز اِنسان ہٮ۪کان چھُ بِہتھ تہٕ سُہ چھُ الیکٹرسٹی تھروٗ پَکان سُہ چھُ واریاہ دوٗر گژھان ہواہَس منٛز چھُ اِنسان آسان پَکان سُہ چھُ آسان تارن تَتھ چھےٚ آسان تارٕ ترٲوِتھ تہٕ تِموے تارو تارو چھُ سُہ پِکان سُہ چھُ آسان اکھ ڈبہٕ ہیوٗ بَنٲوِتھ یَتھ منٛز اِنسان زٕ اِنسان چھِ ہٮ۪کان بہِتھ تہٕ سُہ چھُ تِمن واریاہ دوٗر نِوان تہٕ تَتھ آو واریاہ مَزٕ تِکیٚازِ تٔمۍ دۄہ پیٚیہِ نہٕ اَسہِ پونٛسہٕ تہِ بَرٕنۍ کیٚنٛہہ بیٚیہِ یُس فیس اوس تَمہِ خٲطرٕ سکوٗل سُہ کوٚر یِم ٲسۍ یِم اَسہِ ٹیٖچر ٲسۍ سۭتۍ سکوٗل پرنسپل اوس سۭتۍ سُہ کوٚر تِموے ایٚرینج تہٕ بُرُکھ سُہ فیٖس تہٕ اَسہِ نیر ایٚباوُٹ ایٚٹی سٔٹیوٗڈیٚنٛٹ ٲسۍ أسۍ تہٕ أسۍ کٔھتۍ سٲری سٹیوڈیٚنٹ کٔھتۍ أسۍ وارِ پَتہٕ وارِ اَتھ گنٛڈولَہس تہٕ اَسہِ آو واریاہ زیادٕ مزٕ واقع چھُ واریاہ میٚموری چھِ اَمہِ بَغٲر تہِ مَگر یۄس اَگر أسۍ کَتھ کَرو واریاہ زَبردست میٚموری یۄس اَسہِ روٗزمٕژ چھِ سۄ چھےٚ روٗزمٕژ گُلمرگہِ ہٕنٛز تَکیٚازِ گُلمرگ چھُ واریاہ فیمس ٹیوٗرِسٹ ایٚٹریٚکشن اَگر أسۍ کَتھ کَرو یۄس کٔشیٖر منٛز چھُ سُہ چھُ پوٗرٕ یِم چھِ واریاہ واریاہ زیادٕ ایریا چھُ تپٲرۍ سُہ یُس بِالکُل گریٖنری یَتھ ایریاہَس منٛز چھُ أتھۍ ایریاہَس منٛز چھُ یہِ گنٛڈولا تہِ یِوان تہٕ یُس لگ بگ واریاہ کلوٗمیٖٹر دور چھُ گژھان ہٮ۪کان اِنسان تَتھ منٛز چھُ اِنسان بیہوان واریاہ کِلومیٚٹر دوٗر چھُ تٔمِس سُہ نِوان سُہ پَکان تورٕ بیٚیہِ واپَس تہٕ یۄس یہِ ٹرپ ٲس اَتھ ٲس وا اَتھ منٛز آو واریاہ زیادٕ مَزٕ اَسہِ یۄس گُلمرگ گیٲے أسۍ بیٚیہِ یۄس یہِ اَکھ ٹرپ چھِ اکھ گُلمرگہِ ہِنٛز یہِ چھِ واریاہ پرٲنۍ تَمہِ دوہ اوسُس بہٕ سکوٗلَس منٛز پَران مےٚ باسان ایٹتھ یا ناینتھ کَلاسس آسہٕ ہا بہٕ تَمہِ بَغٲر چھےٚ اَسہِ واریاہ ٹرپ کرِمژ کیٚنٛہہ دۄہ برونٛٹھے چھ اسہِ ٹرِپ کٔرمٕژ مَگر تمہِ وِز چھِ نہٕ تِژھ میٚموری کانٛہہ مےٚ یۄس مےٚ یاد چھےٚ یۄس واریاہ زَبردست میٚموری روٗز یا یۄس اَمہِ برونٛٹھ چھےٚ روٗزمٕژ یِہوے یۄس یہِ ایٹتھ نانتھ کَلاس اوس پَران بہٕ اَمہِ دوہ روٗزمٕژ چھےٚ یہِ گنٛڈولا میٚموری تِکیٚازِ یہِ چُھ ورلڈ فیمس تہٕ أسۍ گٔے واریاہ زیادٕ یِم سُٹیوٗڈیٚنٛٹ ٲسۍ اَسہِ اوس نہٕ پَتھہے تیوٗت کالہٕ اَتہِ چھُ یہِ چیٖز تہِ اَتہِ چھُ گنٛڈولا تہِ تہٕ پَتہٕ ییٚلہِ گنٛڈولا ؤتھۍ پَتہٕ اوس نہٕ اَسہِ یہِ بَروسٕے أسۍ ہٮ۪کو اَتھ کٔھسِتھ تہِ تہٕ پَتہٕ کوٚر یِم اَسہِ ماسٹر ٲسۍ سۭتۍ ٹیٖچر پرنٛسپل ٲسۍ سۭتۍ یِمو کٔرۍ پونٛسہٕ ایرینٛچ پانہٕ ؤنۍ تہٕ أسۍ کٔڈکھ گنٛڈولاہَس مَگر اَمِچ ایکسپیرینس یۄس ٲس سۄ ٲس واریاہ زیادٕ بہتریٖن